مےٚ اوٚن پؠنٛٹ اَکھ پؠٹ باسیٚو مےٚ دُکان پؠٹھ یہِ چھُ واریاہ اَصٕل مگر ییٚلہِ بہٕ گَرٕ ووتُس مےٚ لوگ بیٚیہِ دۄہ پؠنٛٹ پؠنٛٹَس گوٚو پٔتۍ کِنۍ تھوڑا یَلہٕ ہیوٗ اَکہِ سایڈٕ گوٚو سُہ نیٖرِتھ ہیوٗ تھوڑا مےٚ دوٚپ کلہٕ کینٛہہ چھُنہٕ پَرواے أکِس جی ہیٚکہِ چٔلِتھ دوٚیِمہِ دۄہ ییٚلہِ مےٚ لوگ سُہ چھو مےٚ گوٚو پانٛژَن جایَن ترٛیٚیِمہِ دۄیہِ شؠن جایَن تہٕ سُہ نہ سا اوس نہٕ کِہیٖنۍ ریٹ تٔمۍ سُہ واریاہ درٛوگ قۭمَتھ دیُت تِم تَتھ واریاہ درٛوگ تہٕ کَلَر تہِ اوس تَتھ تَتھ ییٚلہِ مےٚ سُہ چھوٚل تَتھ ژوٚل مےٚ سۄ بہٕ کَلَر نیٖرِتھ رنٛگ ژوٚل تَتھ نیٖرِتھ بیٚیہِ ہَسا گوٚو تَتھ گٔتتھ یِمَے یِم رُنی ہِش تَتھ گٔے تِم ریشہِ تمیُک پَنٛداہ وَنداہ ژجۍ چھِ تَتھ نیٖرِتھ سُہ مۄکلیو پؠنٛٹٕے تٔتھۍ سۭتۍ